اَسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتَہُ آز وَنہٕ ہو تۄہہِ بہٕ پَنٛنِس کَلچَرس مُتلق یُس زَن سٲنِس ایرِیاہَس منٛز عبادَت دور مَناونہٕ چُھ یِوان یَس زَن ناو چُھ بٔکرا عیٖد عیٖدالفطر تہٕ عُرُس تہٕ باقٕے بٔڑۍ دۄہ یِمَن دوران چھِ أسۍ خۄدایہِ سٕنٛز عَبادت کَران تہٕ بیٚیہِ واریاہ رٔتۍ پٲٹھۍ یِم کَلچَر مناوان أسۍ چھِ سٮ۪ٹھاہ خۄش آسان یِمَن کَلچَرن منٛز تہٕ خۄدایہِ سٕنٛز عبادَت چھِ دِلہٕ سان کَران عیٖد پٮ۪ٹھ تہِ چُھ أسۍ واریاہ رٔتۍ پٲٹھۍ خۄدایہِ سٕنٛز عبادت کَران تہٕ عوٚرسُہ کہِ دۄہ تہِ اسہِ چھِ سٲنِس ایٚرِیَہَس منٛز سٮ۪ٹھاہ رٔتۍ پٲٹھۍ کَلچر مناوان یَتھ منٛز خۄدایہِ سٕنٛزعبادت کَران چھِ